ہاں ہیٚلو وعلیکُم اسلام آ قنن فروش چھُس تُہۍ کَم چھِو آ ؤنِو

آ بہٕ چھُس بُلاگِنگ کَران اَز اتھ خٲطرٕ پیو واریاہ سِٹرَگل کَرُن گۄڈٕنِکٮ۪ن دۅہن اوس نہٕ فونٕے کیٚنٛہہ گۅڈٕ پٮ۪و فونس شوبہٕ بچپن پٮ۪ٹھٕےپَتہٕ پٮ۪و فون اَنُن أسۍ ٲس گَرا اوٚن فون اورٕیور بیٚیہِ کٔر موٚزوٗرۍ کٔرِتھ اوٚن فون پَتہٕ یِِتھُے گۅڈٕنیُک ویڑیو بنوو تَتھ آیہِ نہٕ وِوٕے کیٚنٛہہ پَتہٕ دوٚیِم تَتھ تہِ نے گٔے یِتھے کٔنۍ وارٕ وارٕ از گٔے مےٚ ژور ؤری کَران وٕلاگِنگ شُکُر رۄبس کُن از چھِ یِوان اصٕل وِو تہِ چھِ ازکل لَٲیکہٕ تہِ چھِ اصٕل یِوان مےٚ پےٚ واریاہ سِٹرَگٕل کَرٕنۍ گۅڈٕ اوس نہٕ مےٚ پَیی کہِ مطلب ایٚڈٹ کِتھٕ کٔنۍ چھُ ویڑیو کَران ویڑیو کِتھٕ کٔنۍ چھِ بناوان کھالان کِتھٕ کٔنۍ چھِ پَتہٕ سُہ چھُ پَیی وار وار سِٹرَگٕل کٔر وار وار ہیوٚچھ وار وار ہیوٚچھ اَتھ چھِ اِنکَم اصل گژھان اَتھ چھِ اِنکَم اصل گژھان یوٗٹیٛوٗبِٮ۪ن چھِ گَژھان کَم سے کَم یہِ چھُ بَنومُت کَم سے کَم اگر ڈۄڈ پیٹھی گَژھان یہِ گَو واریاہ واریاہ اصٕل اصٕل شُکُر شُکُر اَسہِ چھُ پرٛتھ کانٛہہ مطلب یہِ تہِ ارمان چھِ خٲیِش چھِ پرٛتھ کانٛہہ پوٗرٕ گَژھان وۅنۍ گَرِیُک چھُ روزانٕے سَپوٹ گۅڈٕ روٗد نہٕ سَپوٹٕے کیٚنٛہہ ووٚنُک تِمے یہِ کیٛاہ چھُکھ کَران پاگل گی چھُکھ کَران ویڑیو چھُکھ بناوان کھالان چھُکھ بُلاگِنگ خبر کیٛاہ چھُکھ کَران پَتہٕ ییٚلہِ وار وار وار کامیاب گٔے از چھِ ونان گَرِکۍ اورے زِ اصٕل کٲم چھُکھ کَران چٲنۍ چھِ أسۍ شُکُر گُزار

اَوٕ کیٚنٛہہ چھُ کیٚنٛہہ أسۍ چھِ تُہنٛدۍ شُکُر گُزار أسۍ چھِ تُہنٛدۍ شُکُر گُزار تہٕ سُہ وُچھِو تُہۍ پانے وُچھِو پنٕنۍ پَتہٕ وُچھو تھاٹ کَم یِِنۍ مےٚ بُلاگِنگ کَرنٕکۍ حالس چھُس بہٕ لوٚگمُت یہِ مطلب یہِ ڑیولوپمیٚنٹس کُن حالس تھوڑا بہت تہٕ کٲم چلان ریسٹورَنٹ اکھ اوس کھُلاوُن تَمی موٗجوٗب تہٕ ریسٹورَنٹ بناوو گۅڈٕ اصل پٲٹھۍ تہٕ پَتہٕ وُچھو تَمہِ اَپور کیٛاہ گژھِ